ہیٚلو ہیٚلو اسلام علیکُم تُہۍ چھِو عیان صٲبٕنۍ ٹیٖچَر بہٕ چھُس أمۍ سُنٛد بہٕ چھُس تٔمِس فادَر شُکُر تُہۍ تہِ حظ چھِو ٹھیٖک اَصٕل پٲٹھۍ مےٚ اوس أمۍ سُنٛد یہِ دَپُن یہِ کٮُ۪تھ چھُ پَران آ یہِ کٮُ۪تھ چھُ پَران نہَ یہِ اوس تَمہِ دۄہ بٮ۪مار بہٕ چھُس دَپان أمۍ کٔر چھُٹی یہِ اوس مگر بٮ۪مار

اَوا تَمہِ سۭتۍ چھُنا گَژھان بَچہٕ مےٚ دوٚپ أمۍ مےٚ دوٚپ أمۍ سٕنٛدِ ٹیٛوٗشَن میٚم یۅس چھَنا تٔمۍ دوٚپ مےٚ تٔمۍ دوٚپ مےٚ یہِ چھُ واریاہ ویٖک پَرنَس مَنٛز تُہۍ چھُو نہٕ أمۍ سُنٛد سکوٗل گَژھٲنی نہَ کَران ٹیٖچرَس سۭتۍ کتھ آ

ٹھیٖک پَگہٕکۍ پٮ۪ٹھ حظ آسَن دیٛا دھیان دِنٕچ اَچھا مےٚ حظ اوس أمۍ سُنٛد یُس فرینٛڈ سٔرکٕل چھُنا تُہۍ کیٛاہ چھِو أمِس مُتعلق گَنٛدٕ بَچہِ ما چھِ تِم ٹھیٖک کیٛاہ

تُہۍ ٲسۍزِہوٗن یہِ بُتھمِس بیٚنٛچَس بیٚہناوان آ یِتہِ چھِ صحیح کتھ آ ٹھیٖک چھُ پَگہٕکۍ پٮ۪ٹھٕ آسَن بہٕ اِنشاء اللہ یہِ کَنٹَِنیٛوٗ سوزان ٹھیٖک چھُ اَدٕ سا چلو بِہِو